وعلکیُم وعلیکُم سلام ٹھیٖک چھُوا اَہَن حظ ٹھیٖک حظ اَصٕل پٲٹھۍ اَسہِ حظ چھِ غریٖب نواز ہوٹَل یہِ دال کِتھٕ کٔنۍ حظ یِوان بناونہٕ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ

اَہَن حظ

اَدٕ حظ اَدٕ حظ اَتھ چھِ حظ یِتھٕے یوٚت پٮ۪وان ترٛاوُن یہِ پانٛپورٕچ میٚژ أسۍ حظ چھِنہٕ ہٮ۪کان زٲنِتھ کِہیٖنٛۍ کیٛاہ قٔہوٕ چھِ اَتھ کٮُ۪تھ یہِ اَہَن حظ اَتھ چھِنہٕ حظ ترٛاوان شونٛٹھ وغیرہ وغیرہ یہِ أدرَکھ کیٛاہتامَتھ اَہَن حظ اَدٕ حظ اَدٕ حظ